ہیلو تُہۍ چھِو حظ رٮ۪سٹورٮ۪نٛٹ پٮ۪ٹھٕ مےٚ حظ اوس پَتہ کَرُن اَتہِ چھےٚ کانٛہہ اگر أسۍ أرلی مطلب رِزٔرویشَن کَرو کُنہِ ٹیبلٕچ اَتھ چھےٚ کانٛہہ آفَر اگر أسۍ گۄڈنٮ۪تھٕے رِزٔرویشَن کَرو ٹھیٖک اگر کانٛہہ آفَر آسہِ ہہ تیٚلہِ ؤنِو تُہۍ اَسہِ تیٚلہِ تھاوَو أسۍ گۄڈَے ٹیبٕل رِزٲو کٔرِتھ بیٚیہِ گژھِ مطلب سُہ گژھِ ڈِسکاوُںٛٹ آفَر اَکھ آسُن